ڈرٛگ چھُ اَکھ بوٚڑ بارٕ وَجہ ییٚمہِ سۭتۍ زَن کہِ ٲں معاشرَس منٛز قتل ٲں قتل و غارت عام گٔے اسہِ پَزِ پننیٚن شُریٚن پٮ۪ٹھ دھیٛان تھاوُن اگر تِم گھرِ درٛایہِ تِمَن کٔمِس سۭتۍ چھُ دوستان تِم کیٛاہ چھِ کَران کوٚت چھِ گژھان کیٛاہ چھِ کَران یِمَن چیٖزَن ہُنٛد پَزِ اسہِ دھیٛان تھاوُن یوٗتاہ أسۍ یِمَن چیٖزَن ہُنٛد دھیٛان تھاوو أسۍ ہیٚکو تیٚلہِ سم کٔرِتھ پننِس سماجَس پٮ۪ٹھ قابوٗ أسۍ ہیٚکو ٲں سون یُس سماج چھُ أسۍ ہیٚکو پیٖسفُلی یعنی اَمنٕ سان روٗزِتھ تیٚلہِ ییٚلہِ أسۍ پَنٕنۍ بَچہٕ وُچھو اگرٔے یہِ نیٚبَر درٛاو یہِ گِنٛدنہِ درٛاو یہِ کیٛازِ آو نہٕ وُنیٛک تانۍ اَگرٔے کانٛہہ زَنان ٲں شُر تۄہہِ نیٚبَر درٛاوٕ أمِس تھٲیِو تُہۍ نظر یہِ وُچھُو یہِ کوٚت چھُ گژھان یہِ کٔمِس سۭتۍ چھُ وۄتھان بیٚہوان یہِ ما چھُ ڈرٛگ کَران کیٛازِکہِ ڈرٛگ چھُ اَکھ أہم وَجہ ییٚمہِ سۭتۍ زَن سٲنۍ سوسایٹی ییٚمہِ سۭتۍ زَن سون ماحول چھُ تَتھ منٛز چھِ جرم یۄس جُرمٕچۍ ریٹ چھِ سۄ چھِ بڑھان اسہِ پَزِ أسۍ کِتھ کٔنۍ کَرو پننہِ سوسایٹی منٛز پیٖس مینٹین تَتھ چھُ ساروٕے کھۄتہٕ گۄڈٕنیٛک چیٖز اسہِ پَزِ پننہِ سوسایٹی منٛز دھیٛان دیٛن کہِ یِم زَن سٲنۍ أنٛدۍ پٔتۍ یہِ چھُنہٕ وَنُن کہِ یہِ چھُ ہمسایَن ہُنٛد لڑکہٕ یہِ چھُ پَنُن لڑکہٕ اگر اَتیٚن اسہِ باسہِ کانٛہہ حظ چھُ ہمسایَن ہُنٛد لٔڑکہٕ أمِس چھِ یہِ بُرٕ صحبت لاریمٕژ أمِس لوٚت پٲٹھۍ وَنُن ژٕ مہٕ کَر یہِ یا لوٚت پٲٹھۍ کیٚنٛہہ اِنتظام کَرُن رِہیبلیشَن سیٚنٹَر پَزیٚن زیادٕ زیادٕ ترٛاوٕنۍ بیٚیہِ اگر أسۍ شُرِس وَنُن چھُنہٕ کیٚنٛہہ ژےٚ چھے خٲلی نوکریی یٲژ کَرٕنۍ ژےٚ چھُے نہٕ ژٕ ہیٚککھ نہٕ تمہِ وِزۍ کاروبار کٔرِتھ کِہیٖنۍ کاروبار تہِ ہیٚکہِ سُہ کٔرِتھ پَتہٕ چھِ کیٚنٛہہ شُری یتھۍ تمَن تہِ ڈِپریٚشَن چھُ گژھان یِم پَتہٕ ڈرٛگٕس چھِ نِوان کارو بار کٔرۍ تَن یہِ خۄش کٔریٚٮس تہِ کٔرۍ تَن مگر یہِ رُت آسہِ تی نِش رٔچھِنۍ اسہِ تہٕ یِم چیٖز پَزیٚن اسہِ ضروٗری دھیٛان تھاوٕنۍ کیٛازِکہِ یِمَن چیٖزَن ہُنٛد چھُ ضروٗری آسان دھیٛان تھاوُن أکِس جایہِ ٲس گژھان کٲم اَکھ بَچہٕ اوس صُبحس نیران یہِ اوس وَنان گھرِ بہٕ چھُس گِنٛدہو میچ کرکٹ گِنٛدنہِ گژھہو بہٕ یہِ اوس گژھان کرکٹ گِنٛدنہِ پَتہٕ اوس نہٕ یہِ اورٕ یِوان اوس لگ بھگ دَہَن تانۍ مول موج اوسُس نہٕ سَنٲنی یہِ کیٛازِ آو دَہہِ بَجہِ اَکہِ لَٹہِ آو نَیہِ بیٚیہِ لَٹہِ آو دَہہِ بیٚکہِ لَٹہِ آو کَہہِ گوٚو وارٕ وار وارٕ وار أمِس یہِ اَمہِ پَتہٕ ییٚلہِ تِم سَزنہِ لٔگۍ تِمَن توٚر سَمٕجھ یہِ کیٛاہ دٔلیٖل چھِ مگر تَمہِ وِزۍ اوس وقت گوٚمُت یہِ چھِ سو بہٕ تۄہہِ وَنان تُہۍ تہِ تھٲیِو یہِ دھیٛان شُر اگر نیٚبَر درٛاو یہِ کیٛاہ کَرنہِ درٛاو اہن حظ اگر شُر نیٚبر نیرِ أمِس چھُنہ وُچھُن یہِ ییٚے چھُ کَران تہٕ کیٛاہ چھُ نیٚبرٕ کٔنۍ کَران یِتھٔے کَٔنۍ چھُنہٕ آسان دیٛن کٲنٛسہِ تہِ نیٚبَر نیرنہٕ کیٚنٛہہ

بیٚیہِ ہیٚکہو بہٕ تۄہہِ یہِ ؤنِتھ یُس یہِ بیٚیہِ خصوٗصًا شُر چھُ آسان أمِس چھُنہٕ آسان یِتھٔے کٔنۍ أمِس چھِ نظر غور آسان تھاوٕنۍ سکوٗل آسان گژھُن تاکہِ ٲں یہِ زَن أمِس لارِ نہٕ بد صحبت کیٚنٛہہ یہِ چھُ وُچھُن یہِ چھا اصٕل لوٗکَن سۭتۍ پَکان یہِ ما چھُ کٲنٛسہِ أمِس ما چھُ بہٕ دوست کانٛہہ بد تُہۍ چھُو سَمجھان تِمَن چیٖزَن ہُنٛد چھُ زیادٕ دھیٛان پیٚوان تھاوُن ٹھیٖک چھا تِم چیٖز تھٲیِو واریاہ زیادٕ دھیٛان تہٕ بیٚیہِ چھُ بیٛاکھ چیٖز

پَنُن أنٛدۍ پٔتۍ چھُ ماحول تھاوُن ٹھیٖک گھرسٕے منٛز چھُ اسہِ سِٹارٹ کَرُن خوشی تہٕ خۄشحٲلی سان روزُن أکِس بیِٚیِس سۭتۍ تیٚلی ہیٚکہِ سماج تہِ روٗزِتھ ٹھیٖک گھرسٕے منٛز گژھہِ یہِ ایٚویرنیٚس آسٕنۍ تیٚلی چھُ سماج تہِ ہیٚکان ٹھیٖک روٗزِتھ بیٚیہِ ہیٚکہٕ بہٕ اَتھ منٛز یہِ ؤنِتھ کہِ زَن بیٚیہِ گژھیٚن یِنۍ سٹرکٹ لاء بَناونہٕ اگر ہَسا کانٛہہ کیٚنٛہہ کرٛایم چھُ کَران یعنی ڈرٛگ چھُ نِوان أمِس خٲطرٕ گوٚژھ سٹرٛکٹ لاء یُن بَناونہٕ یُتھ نہٕ بیٛاکھ اَکھ کَرِ اگر کانٛہہ قتٕل کَرِ أمِس خٲطرٕ گوٚژھ سٹرٛکٹ لاء یُن بَناونہٕ یُتھ نہٕ بیٛاکھ کَرِ حماقت بیٚیہِ یۄس اَکھ چیٖز چھِ غریٖبی کہِ چھِ اَکھ وجہ آسان ییٚمہِ ذٔریعہِ کہِ ٲں کرٛایِم چھُ ہیٚکان بٔڑھتھ یا بےٚ روزگٲری تَمہِ ذٔریعہِ چھِ کرٛایم ہیٚکان ٲں بٔڑھتھ وۄنۍ کیٛاہ مطلب کٕم ٲں بیٚیہِ اگر أسۍ یِتھ کٔنۍ کَرو اسہِ پَزیٚن سی سی ٹی وی فُٹ ٲں کیمراز ٲں کَرٕنۍ یوٗز سُہ چھُ اَکھ بوٚڑ چیٖز پَبلِک سیفٹی پَزِ اسہِ دھیٛان دیٛن زیادٕ ایٚجوکیشَن سِسٹَمَس منٛز وُچھُن مےٚ دوٚپ گۄڈنیٚتھٕے ایٚجوکیشَن چھُ واریاہ اِمپارٹیٚنٛٹ مَسٹہٕ بیٚیہِ یُس یہِ اِن وے اِکویلٹی چھُ نا گژھان یہِ مطلب کانٛہہ یِوان ماننہٕ زیادٕ امیٖر کانٛہہ یِوان غریٖب ماننہٕ یہِ تہِ چھُ اَکھ وجہ ییٚمہِ کہِ ذٔریعہِ زَن کرٛایم چھُ گژھان یِم چیٖز پَزیٚن اسہِ رُکاوٕنۍ تہٕ مین اگر أسۍ وُچھو ہنٛدوستانَس منٛز کیٛاہ ریٖزَن چھُ کرٛایِم گژھنُک سۄ چھِ غریٖبی ٲں سۄ چھِ اَکھ غریٖبی ییٚمہِ ذٔریعہِ واریاہ زیادٕ کرٛایم چھِ گژھان اگر وُچھو پوٗرٕ دُنیاہَس منٛز اَگر ہایَسٹہٕ کرٛایِم ریٹ چھِ سۄ چھِ ویٚنیٚزویلا ایز پٔر دَ رِکارڈ یُس چھُ وَنان

کرٛایِم کِتھ کٔنۍ ہیٚکو أسۍ رُکٲیِتھ کرٛایم ہیٚکو أس یِتھ کٔنۍ رُکٲیِتھ اسہِ چھُ پَنُن أنٛدۍ پوٚت أسۍ چھُ سَنُن اسہِ چھُنہٕ روزُن یِتھٔے کٔنی کیٚنٛہہ یہِ گوٚو تہِ گوٚو تہٕ وَلہٕ کیٚنٛہہ چھُنہٕ نَہ تہِ چَلہِ نہٕ کیٚنٛہہ أسۍ اَمنَس منٛز ہیٚکو أسۍ تیٚلی روٗزِتھ ییٚلہِ سون سماج آسہِ سیف تَتھ پٮ۪ٹھ چھُ اسہِ دھیٛان تھاوُن تۄہہِ چھُو تَران سمٕجھ یِم چیٖز چھِ اسہِ دھیٛان تھاوٕنۍ بیٚیہِ اَمہِ علاوٕ ٲں سایِکوٛالجِکَل فیٚکٹٲرٕز تہِ چھِ آسان کُنہِ وِزۍ چھِ یِم یِم فیٚکٹر تہِ بَنان ییٚمہِ ذٔریعہِ تٔمِس مطلب واتان چھُ کرٛایِم کرنَس پٮ۪ٹھ جرم کرنَس پٮ۪ٹھ گرٛیٖڈ ٹھیٖک چھا شرارَت کٲنٛسہِ کھسَان زیادٕ کٲنٛسہِ گژھان بَرداشٕے کٲنٛسہِ بیٚیِہِ سُنٛد جیٚلیٚسی گژھان پرٛایِڈ آسان کینٛہہ لوٗکھ چھِ گۄڈٕنیٚتھٕے پٕلان کَران یہِ تِمَن کرٛایم چھُ آسان کَرُن اَتھ پٮ۪ٹھ گژھیٚن بٔڑۍ بٔڑۍ لاء بَنٕنۍ یَتھ پٮ۪ٹھ یِمَن پھٲسۍ یی دِنہٕ یُس یہِ کٲنٛسہِ کرٛایم کَرِ ژوٗر وغیرہ یہِ تہِ چھُ اَکھ کرٛایم یہِ تہِ گوٚژھ رُکُن یہِ چھُ سورُے گژھان بےٚ روزگٲری چھِ گژھان تَمہِ پَتہٕ چھِ ژوٗر تہِ گژھان یا ٲں غریٖبی امیٖری یِم فیٚکٹَر چھِ کہِ ییٚتیٚن غریٖبی چھِ کَران اَکھ مَجبوٗر أکِس اِنسانَس کٲنٛسہِ انسانَس چھُنہٕ تیٛوٗتاہ برداشت آسان گھرَس منٛز چھُس نہٕ کھیٚنہٕ خٲطرٕ آسان کٲنٛسہِ دِنَس کِہیٖنۍ سُہ وۄتھہِ تہٕ سُہ کَرِ ژوٗر ٲں گوٚو اَتیٚن چھُ وجہ کیٛاہ اَتیٚن چھُ وجہ یی تہٕ تَتھ چیٖزَس پٮ۪ٹھ پَزوٕ تۄہہِ دھیٛان دیٛن یِم کٕم کٕم فیٚکٹَر چھِ ییٚمہِ ذٔریعہِ اِنسان چھُ اَتھ نٔتیٖجَس پٮ۪ٹھ واتان بیٚیہِ تہِ چھِ پَتہٕ واریاہ بیٚیہِ تہِ فیٚکٹٲرٕز یِم أسۍ زَن وَنو

مگر یِم چھِ زیادٕ خاص فیٚکٹَر یِمو ذٔریعہِ زَن اِنسان چھُ وارِیاہ زیادٕ پَریشان پَتہٕ گژھان یی چھُ وۄنۍ کہِ اگر أسۍ یِتھۍ لاء بَناوو یِتھۍ قانوٗن بَناوو تہٕ کٕہٲنۍ کَرِ نہٕ حماقت کانٛہہ کرٛایِم کرنُک کانٛہہ جرم کَرنُک سُہ چھُ واریاہ اصٕل